ہیٚلو ہیٚلو اسلامُ علیکُم وعلیکُم اَسلام تُہۍ چھُو حظ آزرا ڈینٹل کِیر پیٚٹھ مےٚ حظ ٲس ایپوایِنٹمینٛٹ ضروٗرت مےٚ حظ اوس دنٛدس دود مےٚ حظ چھِ تَتھ دَگ کران بہٕ چھَس کیٚنٛہہ تہِ یہِ تُرُن کھیٚوان مےٚ حظ چھِ تَتھ دَگ کران تَتھ چھُ مےٚ باسَان یِہَے کھۅپُر ہیٛوٗ مےٚ حظ گوٚو اَتھ ریٚتھ کھنٛڈ اتھ اوس مےٚ کران کمٕے کمٕے اوٗترٕ پیٚٹھ حظ گوٚو مےٚ حظ زیٛادٕ اَہَن حظ مےٚ حظ چھِ ترٛےٚ دنٛد کَڈۍمِتۍ اَمہِ برٛونٛہہ نہَ حظ کِہیٖنٛی نہَ حظ یہِ گوٚو مےٚ اچانکٕے گوٚو مےٚ اَتھ بہٕ حظ چھَس میریٖڈ أسۍ حظ چھِ روزان اننت ناگ ایٚج ہَسا آسہِ مےٚ یِہےَ اَٹھوٚوُہ کُنترٕٛہ ٹھیٖک حظ چھُ ٹھیٖک حظ اَہَن حظ اَہَن حظ اَہَن حظ ٹھیٖک ٹھیٖک حظ چھُ اَہَن حظ خبر یِم ڈا ڈاکٹر صٲب انفیٚکشن وِنفیٚکشن ما آسیٚس گوٚمُت اَہَن حظ آ آ ڈاکٹر صٲب اَتھ چھِ مےٚ تِم تُرٛوس ہیٛوٗ حظ لگان اَہَن حظ وۅنۍ کَر حظ یِمَو أسۍ ٹھیٖک حظ ٹھیٖک حظ وُنکیٚن حظ کھیٚمہٕ بہٕ ایمرجینسی خٲطرٕ زیٖروٗ ڈال حظ پُلیٖن ہا کِنہٕ پُلین زیٖروٗ ڈال ہا کِنہٕ ٹھیٖک حظ بہٕ گٔیس نہٕ ڈاکٹرس نِش کیٚنٛہہ

ٹھیٖک حظ چھُ نہَ حظ نہَ حظ شُکریہ